ہٮ۪لو اَلسلام علیکُم تُہۍ چھُو حظ گاڈٕ کٕنان ہے اَسہِ حظ ٲسۍ کٔرمٕتۍ راتھ تِم آڈر تۄہہِ سوٗزوُ اَز یِمَن چھِ مُشُک کوٚرمُت یِم نِیِو حظ واپسٕے وۄنۍ چھَنہٕ اَسہِ ضوٚرتھٕے تیٚلہِ حظ سوٗزۍزِہون یہِ ڈٮ۪لؤری باے یہِ سوٗزۍزِہون ڈٮ۪لؤری باے تہٕ یِم نِیِو واپسٕے اَدٕ حظ